اَہن حظ سانیٚن ہَاسپِٹَلَن منٛز چھےٚ ہَسپَتالَن منٛز چھےٚ واریاہ فیسَلٹی ایٚکٕس رے چھِ گَژھان بٕلَڈ پریٚشَر چَک اَپ چھِ گَژھان یا یوٗریٖن ٹیٚسٹ چھِ گَژھان بٕلَڈ ٹیٚسٹ چھِ گَژھان لیکِن وٕنہِ تہِ چھِ واریاہ تِم سہوٗلیت یِم نہٕ وٕنہِ یِمَن ایریاہَن منٛز گَژھان چھِ ییٚلہِ یِتھ کٔنۍ زَن سِٹی سِکین چھِ یا ایم آر آی سکین چھِ یہِ چھُ نہٕ وٕنہِ سٲنِس ایریاہَس منٛز یِتھ پٲٹھۍ اَسہِ ما ایریاہَن یِم ہا ہاسپِٹَل چھِ سَب ڈِسٹرک ہاسپِٹَل چھِ یا ڈِسٹرک ہاسپِٹَل چھِ تِمَن مَنٛز چھُنہٕ ونہ یِم گَژھان کینٛہہ اَسہِ چھِ پیٚوان باقٕیَن باقیَن ایریاہَن منٛز گَژھُن تہٕ امہِ خٲطرٕ